السلام علیکُم ٹھیٖک چھُو حظ آ ٹھیٖک حظ تُہۍ چھُو سینٛڈ اٮ۪کٕسٹرٛیکٹَر یہِ تۄہے کٔرٕو پرٛابلٕم اَسہِ دَپیو اَسہِ اوس پانٛژَن دَہَن یہِ ٹِپرَن ہِنٛز آڈر کوٚرمُت اَسہِ تَتہِ واتیووُے نہٕ پَتہٕ سُہ اَہن حظ اۭں اۭں اۭں سُے چھُس

نَہ اگر تویتہِ کَمٕے اگر تویتہِ کَمٕے پَہَم آسہِ ہا تھوڑا گٔے پرٛابلِم یِم مٔزوٗر تہٕ یہِ مےٚ حظ باسان جلدی پَہَم کٔرِو وۄنۍ ٹھیٖک حظ چھِ وۄنۍ تھوڑا جلدی پَہَم کٔرِو تہٕ کیٚنٛہہ چھُنہٕ

ٹھیٖک حظ چھُ ٹھیٖک چھُ تیٚلہِ مگر جلدی

کیٚنٛہہ نہٕ حظ چھُنہٕ پرواے